اَکہِ دۄہ گٔے کٲم تہٕ بہٕ چھَس ٹیلرِنٛگ تہِ کَران مےٚ نِش آو اَکھ فِراق سوٗٹ

تہٕ واریاہ زیادٕ ٹیٚنشَن گٔے تہٕ پَتہٕ کٔر مےٚ تَتھ کٲم کہِ تَتھ اوس تَتیٚتھ موقعہٕ سُہ ژوٚٹ مےٚ تَتیٚتھ تہٕ گۄ نٔرِِس نِش ٲس تَتھ اِستٕر لاریمٕژ تہٕ پَتہٕ کوٚر مےٚ تَتھ سُہ نوٚر تُلمَس ٲں ٹیپ تھوٚد تہٕ ژوٚٹُم نٔرِِس پٮ۪ٹھ پیٖس یۄس ہَن اَتھ دٔزمٕژ ٲس تہٕ لَگومَس بَدَل پیٖس تہٕ پَتہٕ کوٚرُم سُہ ٲں فِراقَس سۭتۍ اٹیچ لَگوُم تَتھ سۭتۍ فِراقَس سۭتۍ تہٕ تَمہِ پَتہٕ ٲں باسیاو نہٕ سُہ کیٚنٛہہ یہِ چھِ مےٚ زِندگی ہنٛز سا ساروٕے کھۄتہٕ بٔڑ بار اَکھ مِسٹیک گٔمٕژ تہٕ لَکچہِ مۄکچہِ مِسٹیک تہِ چھِ واریاہ زیادٕ گٔمژٕ تہٕ یہِ چھِ مےٚ واریاہ زیادٕ بٔڑ مِسٹیک گٔمٕژ وُنیُک تانۍ ٲں پننہِ لایفہِ منٛز تہٕ اَمہِ اَپور مہ گٔژھِن وۄنۍ کیٚنٛہہ تہٕ بیٚیکہِ پھِرۍ گٔے بیٛاکھ مِسٹیک کہِ مےٚ مےٚ ہیٚژے سکوٗٹی چلاوٕنۍ تہٕ سۄ ٲس نٔوٕے أنمٕژ بَیَن سکوٗٹی سۄ چَلاوے مےٚ تہٕ پَتہٕ گٔے کٲم تہٕ بہٕ کھٔژٕس تَتھ پٮ۪ٹھ تہٕ مگر مےٚ آس نہٕ کھۄر واتان زٔمیٖنَس کہیٖنۍ نہٕ یُتھٕے مےٚ ٲں ایٚکسِلیٹَر دیُت سکوٗٹی تہٕ سۄ آے مےٚ ٹیٖنَس لَگاونہٕ تہٕ تَتھ گٔے بُتھہِ واریاہ زیادٕ سِکریچ تہٕ پَتہٕ نی اسہِ سۄ مِستٔرِس نِش تہٕ سۄ گٔے پَتہٕ کٔر سۄ تَتہِ ٹھیٖک کٔرٕس تَتہِ پینٹ وینٹ تہٕ پَتہٕ باسیو نہٕ تَتھ کیٚنٛہہ سُہ تہِ ٲس مےٚ واریاہ زیادٕ بٔڑ مِسٹیک تَنہٕ پٮ۪ٹھ تہِ چَلٲو نہٕ مےٚ پَتہٕ سکوٗٹی زانٛہہ